اسلام عليكم ورحمة الله وبركاته آزٕ ونہو بہٕ تۄہہِ پننہِ خانٛدانس مُتعلِق سٲنِس خانٛدانس منٛز چھِ أسۍ ستھ بٲژ یتھ منٛز میون مول موج نٲنۍ بٕڈۍبب بیٚیہِ بیٚنہِ زٕ تہٕ بیٚیہِ اکھ بوے بہٕ چھُس یِوان میون مول چھُ کران موزوٗرۍ موج چھِ گرٕ سنبالان نٲنۍ تہٕ بٔڈۍبب چھِ گاڈٕ فارم چلاوان میٲنۍ بٔڑ بیٚنہِ چھِ گریجویشن کران لۄکٕٹ بیٚنہِ چھِ کٔہمہِ پران تہٕ بہٕ چھُس پانہٕ بہمہِ پران سون خانٛدان چھُ واریاہ خۄش مزاج مےٚ چھِ پننہِ گرِکٮ۪ن ہٕنٛز واریاہ ماے تہٕ بیٚیہِ چھِ اسہِ امہِ وارٲے ڈیری فارم چلاوان تہٕ ونہِ ووٚن ہو بہٕ تۄہہِ پننٮ۪ن دوستن مُتعلِق مےٚ چھِ پانٛژھ دوس یِمن چھُ ناو عمران زاہد عسمان زیان تہٕ راہُل یِم چھِ میٚیہِ سۭتۍ پران تہٕ یِم چھِ واریاہ اصِل